مےٚ چھِ اَکھ واریاہ زیادٕ بٔڑ پَسَنٛد چھِ مےٚ اَکھ سوِمِنٛگ پوٗل حظ لَگان اَکھ جاے چھِ بانڈی پورَس مَنٛز بٔڑۍ بار ڈیسٹِنیشَن تَتھ چھِ وَنان کِشَن گَنٛگا پروجَکٹ چھِ تَتھ وَنان بہٕ چھَس گژھان تور سُہ چھِ بوٚڑ بار رِوَر یِوان بانٛڈی پورَس مَنٛز ماننہٕ ییٚلہِ تہِ مےٚ شوق چھُ گَژھان بہٕ چھَس گژھان توٗرۍ سانٛٹھ کَرنکھ چھِ تتھ وَنان زَن توٗرۍ چھَس بہٕ سویمِنٛگ کَرنہِ گژھان مےٚ چھُ لَگان بَڑٕ خۄش تور چھِ یِوان بٔڑۍ بٔڑۍ ٹیوٗرِسٹ چھِ بٔڑۍ واریاہ زیادٕ سٲلان چھِ تور یِوان سرانٛڈ واینہٕ خٲطرٕ بیٚیہِ چھِ تَتہِ یُس تَتھ تَتھ یِم چھِ لٲگِتھ أنٛدۍ أنٛدۍ سُہ لٲگِتھ سُہ جال لٲگِتھ گریٖن سۄے چھِ مےٚ تَتھ واریاہ زیادٕ خۄش کَران تَوَے چھَس بہٕ تور گَژھان سران کَرنہِ بیٚیہِ چھُ تَتہِ اَکھ چیٖز زِ یُتھُے بہٕ سرٛان کَرنہِ چھُس گژھان تَتہِ چھُ یُتھُے آبَس منٛز وَسان تَتہِ چھُ زَن اورٕ یورٕ باسان تَتھ ٹیوٗبَس پٮ۪ٹھ پَکان تَتہِ چھ نہٕ سرٛیٚنِتھ گژھان کِہیٖنۍ بیٚیہِ چھُ سٲنِس ایریاہَس منٛز چھِ بٔڑۍ بار اَکھ واٹَر باڈی بیاکھ اَکھ واٹَر باڈی یَپَٲرۍ سانہِ کِنۍ وَسان تَتھ سُہ چھُ زَن ناگہٕ آب تَتھ منٛز آسان سۄ تہِ چھُ مےٚ واریاہ بَڑٕ پَسٛنٛد چھُ سُہ لَگان مےٚ بیٚیہِ یُس زَن یہِ کِشَن گنگا پروجَکٹ چھُ یہِ چھُ مےٚ تَوَے خۄش کَران سٲنِس ایریاہَس منٛز چھُ یہِ بٔڑۍ بار یِوان ماننہٕ بٔڑۍ بار یہِ رِوَر یِوان ماننہٕ اَمیُک آ اَمیُک پرٛوفِٹ اَمیُک نَفع چھُ پاوَر واتان تَمامَن اِنڈیچَن سِٹریٖٹَن منٛز اہن حظ آ بٔڑ بار یِم چھِ اَمِکۍ پرٛافِٹ یِوان ماننہٕ بیٚیہِ چھُ بٔڑ بار ڈیسٹِنیشَن اور چھِ یِوان واریاہ سوِمِ سِومِنٛگ کَرنہٕ